اگر أسۍ وٕچھو سٲنِس ایریاہَس منٛز کۭتیاہ قۄدرٔتی وَسٲیِل چھِ تیٚلہِ ہٮ۪کو أسۍ یہِ ؤنِتھ زِ کٔشیٖر بانہٕ ہٕلۍ پٮ۪ٹھَے برابر لہہ گیٹَس تام چھِ وسٲیلی وسٲیل چاہے آب چھُ چاہے پہاڑ چھِ چاہے ییٚتِچ زٔمیٖن چھِ لوکیشَن یہِ چھِ تہِ چھِ چاہے کٔریوا چھِ أسۍ ہسا ہٮ۪کوکھ یِم یوٗٹٕلایز کٔرِتھ وایَہو طریقو جیسے کہ بہٕ ونہٕ ییٚتِکۍ پَہاڑ زَن چھِ یِم ہٮ۪کوکھ أسۍ چینٛج کٔرِتھ ٹوٗرِسٹ رِزوٹَن منٛز یا سٕپوٹَن منٛز یا ییٚتِکۍ فارٮ۪سٹ یَتھ سہ گریٖنری چھِ اَتہِ ہٮ۪کو أسۍ ٹِمبَر کٔرِتھ یا بیٚیہِ تہِ کانٛہہ تہِ یِژھ ہِش ایٚکٹوِٹی ماہنِںٛگ تہِ ہٮ۪کو أسۍ کٔرِتھ یَس زن سانہِ روزمرہ زِںٛدگی ہِنٛدۍ خٲطرٕ اَہم تہِ چھِ تہِ باقٕے باقٕے یِم زَن اِنسان چھِ تِم زَن ہٮ۪کن اَتھ منٛزَ اِوالٕو گٔژھِتھ یا اَمہِ مٔزیٖد اگر أسۍ زٔمیٖن وٕچھو تَتھ چھِ لوکیشَن واریاہ بہتٔریٖن أسۍ ہٮ۪کو مارکیٹس ڈیٚولَپ کٔرِتھ یا أسۍ ہٮ۪کو بیٚیہِ تیُتھ ہیوٗ کانٛہہ اِنڈسٹرٛیٖز سٮ۪ٹَ اپ کٔرِتھ یا بیٚیہِ کانٛہہ بِزنِس آ سٮ۪ٹ اپ کٔرِتھ تاکہ ییٚتِکۍ زن یِم نیچرَل رِسورسٕز چھِ قۄدرٔتی وسٲیِل چھِ یِم گژھان برپوٗر طریٖقہٕ یوٗٹٕلایز کرنہٕ یہ یا اَمہِ مٔزیٖد وٕچھو أسۍ ییٚتِکۍ واٹر تہِ چھُ واریاہ زیادٕ آب چھِ دٔریاو چھِ واریاہ زیادٕ یا لیک تہِ چھِ واریاہ زیادٕ خاص کر ییٚتِکۍ یِم دٔریاو یِم چھِ نیچرَل رِسورٕز ایز بِگیٚسٹ نیٚچرَل رِسورس یہِ اگر اَسہِ یوٗز کٔرِتھ أسۍ ہٮ۪کو اِلیکٹرسِٹی جنریٹ کٔرِتھ یَتھ أسۍ وَنو زِ پاور ہٮ۪کو أسۍ اَتھ پٮ۪ٹھ بنٲوِتھ یِتھ زن واریاہ کیٚپیسٹی چھِ یعنے أسۍ ہٮ۪کوکھ یوٗٹلایز کٔرِتھ أکِس بہتریٖن اندازَس منٛز یا اَمہِ مٔزیٖد بیٚیہِ تہِ چھِ کینٛہہ تِم ہِوۍ چیٖز یِم زن أسۍ زٔمیٖن منٛز تہِ ہٮ۪کو کھٲلِتھ تِم تہِ چھِ مِنرَلٕز یِم زن ہٮ۪کوکھ کھٲلِتھ زٔمیٖن منٛز تہِ تِم تہِ ہٮ۪کوکھ أسۍ نٮ۪بَر کٔڑِتھ تاکہ یُس زن پرٛڈکشن گَژھِ ییٚتیُٚک سُہ ہَسا گژھِ واریاہ زیادٕ